مےٚ ہسا چھِ واریاہ کِتابہٕ پَرِمَژ یِم بیٚکِس لینٛگویٚج مَنٛز ٲس خاص کَر اِنٛگلِشَس مَنٛز تِم آسہٕ تِہنٛز یہِ ایٚکٕسپیٖرِینٕس گٔے مےٚ واریاہ اصٕل تِم چھِ کیٛازِکہِ دُنیاہُک ساروٕے کھۅتہٕ یُس بوٚڈ لِٹریٚچَر سُہ چھُ اِنٛگلشسٕے مَنٛز لیٚکھِتھ مَگَر یِم ہسا اسہِ نیٹِو لیٚنٛگویج مَنٛز چھِ عام طور تِم چھِ سٮ۪ٹھاہ گَژھان مشکل پَرنہِ تہٕ بیٚیہِ چھِنہٕ تِم ایٖزلی ایٚویلیبٕل آسان کِہیٖنۍ مگَر یِم ہسا یِم اِنٛگلش کِتابہٕ چھِ اِنٛگلِش کِتابہٕ چھِ ہَر کُنہِ جایہِ ایٚویلیبٕل یۅس أسۍ پَران چھِ تِم چھِ سٮ۪ٹھاہ آسان بیٚیہٕ واریاہ اِنفارمیٹِو آسان اَمہِ کِنۍ چھِ اسہِ گَژھان تِم سَہَل پَرنہِ کیٛازِکہِ بیٚیہِ چھُ سون سکوٗلُک میڈیم تہِ انٛگلشٕے تہٕ نیٹِو لینٛگویج چھِنہٕ ییٚتہِ دِوان تِتھ پٲٹھۍ دھیٛان وِیٛان کِہیٖنۍ یِتھے پٲٹھۍ چھِ أسۍ کٲم کَران اَتہِ کیٚنٛہہ اَکھ کٲشِر پٲٹھۍ یِم کِتابہٕ چھِ مےٚ پَرمَژٕ سُہ چھُ شیخُ العالم ٲں رَحمَتُہ اللہ علیہ سٕنٛدۍ کَلام تہٕ سۅے یٲژ کٲشِر کِتاب چھِ مےٚ پٔرمٕژ بیٚیہٕ چھُس بہٕ سارنٕے وَنان سۅ پَرِو کیٛازکہِ تَتھ مَنٛز چھِ واریاہ زنٛدگی ہنٛدۍ فلَسَفہٕ بَہتَریٖن ییٚمہِ سۭتۍ زِنٛدَگی گُزارٕنۍ چھِ آسان گَژھان